سٲنِس ایرَیا ہس منٛز ٲس اکھ خوٗفناک سُچُویشن کوٚوِڈ ناینٹیٖن پیٚنڈمِکٕس دوران یُتھٕے ہَسا کوٚوِڈ ناینٹیٖن آوُٹ برٛیک گوٚو أمۍ ہَسا ترٛٲو اَکھ پریشٲنی لوٗکن منٛز اَتھ منٛز آیہِ گورمیٚنٹہٕ طرفہٕ کیٚنٛہہ ہَدایت دِنہٕ یَتھ منٛز زن ہَسا آو وننہٕ پننیٚن گھرو منٛز ما نیرِو کیٚنٛہہ اِوٕن اَتھ دوران ہَسا ٲسۍ ہاسپِٹلن ہنٛزۍ او پی ڈی سیٚکشنٕز تہٕ بنٛد یِیٚمہِ سۭتۍ زن ہَسا لوٗکن سۭتی مشکلات آیہِ اَتھ منٛز ہَسا ٲسۍ پنُن دوا لوکل میٚڈِکٕل شاپن پٮ۪ٹھ اَنان اتھ منٛز ہَسا نی مےٚ وارِیاہ تہِ میجٲرٕز ییٚمہِ سۭتۍ مےٚ پنُن پان تہٕ بیٚیہِ پنٕنۍ فیملی بچٲو کوٚوِڈ ناینٹیٖن پیٚنڈمِکٕس نِش یَتھ منٛز زَن ہَسا اکھ میجر چھُ یِوان چھُ یَتھ پٮ۪ٹھ کہِ اسہِ کٔر أکِس اکھ نِش دوری اختیار بیٚیہِ ہَسا ٲس اسہِ ماسکہٕ آسان دِتھ گٕلاوٕز ٲسۍ آسان لٲگِتھ بیٚیہِ یِیٚمہِ ساتہٕ اسہِ ٲس ضروٗرت اسہِ پیٚوان تَمہِ ساتہٕ ٲس أسۍ پنٕنۍ اَتھہٕ چھَلان پتہٕ ٲسۍ أسۍ سیٚنِٹایزر یوٗز کَران بیٚیہِ یِم سٲنۍ فوڈ یُٹیٚنسٕلٕز ٲسۍ تِم ہَسا ٲس تھاوان پرٛاپرلی واش کٔرِتھ الگ الگ جایہِ تھاوان کُنہِ ساتہٕ ٲسۍ پنُن پان کوارنٹیٖن تھاوان بیٚیہِ ہَسا ٲس مےٚ وارِیاہ تہِ میٚڈِسنٕز کوٚوِڈ ناینٹیٖن کہِ آوُٹ برٛیک پتہٕ مننہٕ پننہِ گھرِ ایٚولیبٕل تھٲمِتۍ ییٚمۍ زن ٲس پتہٕ وقفہٕ وقفہٕ یوٗز ٲسۍ کَران